صُبحس سُلہِ ؤتِھتھ چھِ أسۍ ہر ساتہٕ یِمن جاناوارن خٲطرٕ اکھ اکھ توٚملہٕ مۄٹھ پننِس آنٛگنَس منٛز پَننِس گاڈنَس مَنٛز ترٛاوان تمہِ سۭتۍ چھِ یِمَن حٲل گژھان یِم چھِ پَتہٕ ڈیلی یِوان یہِ پھَل کھؠنہِ یِم چھِ پرٛؠتھ کانٛہہ جاناوار اوٚتتھَس یِوان ڈیلی پھل کھیٚنہِ آلریٚڑی چھِ اَسہِ آسان پنٛنِس آنٛگنَس منٛز تہِ آب یِم چھِ ترٛیش تہِ اَتٮ۪س چؠوان یِم چھِ دۄہَے یِوان یوٚتَس أسۍ چھِ ہر کانٛہہ کٔشیٖر منٛز یی کران اَسہِ چھِ آسان دۄہے صُبحَس صُبحَس یُتھُے أسۍ توٚمُل والنہِ خٲطرٕ چھِ یہِ پَننِس عَیالَس خٲطرٕ چھِ بتہٕ رَننہِ کھَسَان أسۍ چھِ دۄہے ترٛاوَان اکھ اکھ توٚملہٕ مۄٹھ یِمَن امہِ سۭتۍ چھِ یِمَن پوٗرٕ حٲل گژھَان یِم چھِ پَتہٕ کنٹِنیو سٲنِس گاڈنَس منٛز یِوَان یِم چھِ امہِ سۭتۍ دۄہے دۄہے یِوَان یِمَن چھِ آسَن حٲلۍ گژھَان امہِ سۭتۍ بیٚیہِ چھِ یِم ترٛیش تہِ آلریڈی دۄہے چَتھٕے بیٚیہِ کیاہ وَنہٕ